پانٛژھ لَچھ نَمنَمتھ ساس نَو شیٚتھ تہٕ نَمنَمَتھ شےٚ لَچھ نَمنَمَتھ ساس نَو شیٚتھ تہٕ نَمنَمَتھ سَتھ لَچھ سَتنَمَتھ ساس سَتھ ہَتھ سَتنَمَتھ ٲٹھ لَچھ اَرنَمَتھ ساس نَو شیٚتھ تہٕ نَمنَمَتھ نَو لَچھ نَو ساس نَو شیٚتھ تہٕ نَمنَمَتھ پانٛژھ وَنٛزاہ